مےٚ چھِنہٕ پَنٛنہِ لایِفہِ منٛز نہ چھِ مےٚ زانٛہہ سی کانٛہہ جانوَر کوٚرمُت نہٕ چھُس بہٕ پسنٛدٕے کران یِم پٮ۪ٹٕس تھاوٕنۍ تِکیٛازِ مےٚ چھِنہٕ باسان یِم چھِ ٹھیٖک گژھان تِکیٛازِ اَکھ چھِ یہِ چیٖز اِنسانَس چھِ یہِ کیٚنہہ اِنسان چھِ تھاوان تِمَن چھِ آسان پَنُن وجہ کیٛازِ چھِ تِم تھاوان کیٛاہ چھِنہٕ تھاوان مگر بہٕ چھُس نہٕ لایِک کران کِہیٖنۍ تہِ تِکیٛازِ اگر وٕچھو أسۍ اکثر چھِ تھاوان اِنسان یا چھِ تھاوان ہوٗن یا برٛٲڑ چھِ تھاوان یِمَے چھِ اکَثر لُکھ یِم زَنہٕ پَنٕنۍ پٮ۪ٹٕس چھِ تِمہٕ بناوان تِم چھِ یِمَے جانوَر آسان تہٕ یِم چھِنہٕ مےٚ بِلکُلٕے پسنٛد تِکیٛازِ یِم چھِ اِنسانَس سۭتۍ پَتہٕ زیادٕ وابستہٕ روزان اور یِمو چھِ تِکیٛازِ بہٕ چھُس تھوڑا لایِک کران صفٲیی مطلب یِمہٕ یِم چھُسَکھ نہٕ بہٕ زیادٕ ٹھیٖک چیٖز سَمجَن کِہیٖنۍ تہِ اگر اِنسان پَتہٕ آسہِ گَرَس منٛز یِم چھِ اِنسانَس نِشی بیٚہوان وغیرہ اِنسان چھِ یِمَن سۭتۍ زیادٕ وابستہٕ گژھان یِہٕنٛزٕ پرٛابلِم چھِ پَتہٕ اِنسان سٕنٛز رٮ۪سپانسٕبِلٹی بنان تِکیٛازِ ییٚلہِ تہِ کانٛہہ چیٖز اِنسانَس سی یا یِمَن پٮ۪ٹٕس چھِ بناوان تَمہِ پَتہٕ چھِ یِم اِنسانَس یِمَن ہُنٛد خیال پٮ۪وان تھاوُن تہٕ یا برٛٲڑۍ وٲڑۍ چھِ بناوان تِم چھِ پَتہٕ اِنسان گَرَس منٛز آسان پَتہٕ چھِ تِم بانَن وانَن تِم مَتان تِمن چھِ فیشَن یا باقٕے چیٖز کھیٚوان چھِ تِمَن منٛز تہٕ اِنسانَس چھِ مےٚ چھُنہٕ تہِ پسنٛد کیٚنہہ تِمَن بانَن سۭتۍ پَتہٕ مطلب کھیوٚن چیوٚن یا تِم استعمال کَرٕنۍ تَوٕ موٗجوٗب یِم چھِ مےٚ باسان یِم چھِ تھوڑا پَتہٕ اِنسانَس ڈِسٹٲرٕب ک ران تَمہِ موٗجوٗب چھُس نہٕ بہٕ یِم لایِک کران کِہیٖنۍ